مےٚ چھُ ناو ارشاد احمد شیخ تہٕ بہٕ چھُس اننت ناگ ڈِسٹرکٹَس منٛز روزان تہٕ اَگر بہٕ پَنٕنۍ اِبتِدٲیی تٲلیٖم وٕچھِ مےٚ کٔر گورنمنٹ سکوٗلَس منٛز سۄ حٲصِل تہٕ چونٛکہِ تِمن دۄہَن ٲسۍ نہٕ زیادٕ سٲنۍ ٹیٖچر سَنان اَسہِ کیٚنٛہہ تہٕ اَسہِ ٲسۍ یِم تَمہِ آیہِ پرناوان ورناوان تہِ کیٚنٛہہ تِم ٲسۍ نہٕ زیادٕ تِمن دۄہَن ٲس نہٕ آسان تیٖژاہ بوٗج پرژھانا اوس نہٕ آسان کیٚنٛہہ لِہزا کٔرِتھ تہٕ أسۍ تہِ ٲسۍ ہنا دربٔدٔرۍ کَران تہٕ لِہزا کٔرِتھ مےٚ پور مَسا مسا ووتُس بہٕ ٹیٚنٛتھس تام ٹینٛتھس ٹیٚنٛتھ کوٚر مےٚ پاس تہٕ تمہِ پٮ۪ٹھ بونٛتھ بونٛٹھ کُن تہِ اوس مےٚ شوقا ووقا خاص پَرنُک کیٚنٛہہ تہٕ بہٕ اوسُس پَڑایہِ منٛز ہنا کَمزورے پَہم تہٕ لِہزا کٔرِتھ تروو مےٚ پَنُن یہِ پَتہٕ پَڑٲے ییٚتھٕے تہٕ مےٚ لوگ کسب ہیٚچُھن تہٕ اَتھ دوران چھُس بہٕ آز وۄنۍ کَران یہِ کھامَس سۭتۍ بہٕ چھُس کھامہٕ کٲم کَران بہٕ چھُس ماشااللہ اَصٕل پَنٕنۍ کمٲے کَران تہٕ مےٚ چھُ روزگار پَکان اَصٕل پٲٹھۍ تہٕ حال حالے منٛز رٔٹۍ مےٚ رٔٹکھ مےٚ کَتھ تہِ گَرِ کیٚو تہٕ وۄنۍ چھُ مےٚ انشاء اللہ جلدی خانٛدر تہٕ وۄنۍ چھُ مےٚ یِہوے پٔلان زِ پانہٕ ہیوٚک نہٕ مےٚ پٔرِتھ کیٚنٛہہ مَگر وۄنۍ یُس مےٚ یِم پَنٕنۍ اولاد آسن تِم پرناوکھ بہٕ تہٕ بہٕ دِمہٕ تِمن رٕژ تٲلیٖم أکِس جان سکوٗلَس منٛز تہٕ تیُہُنٛد تِہنٛدِ پَڑایہِ ہُنٛد خیال کَرٕ بہٕ تِکیازِ مےٚ چھُ باسان پَنٕنہِ زنٛدگی منٛز وٕنٛۍکیٚس ساروٕے کھوٚت یُس مےٚ وٕنٛۍکیٚس لیک چھُ کَران سۄ چھےٚ یِہے مےٚ چھےٚ تٲلیٖم واریاہ کَم پٔرمژ تہٕ مےٚ چھُ اَمہِ خٲطرٕ وٕنٛکیٚس واریاہ مُشکِلات پیٚوان تُلٕنۍ کُنہِ تہِ جایہِ اَگر أسۍ نیبر چھِ نیران تَتہِ چھِ مےٚ واریاہ مُشکِلات گژھان تِکیٚازِ بہٕ چھُس مٔڈٕ روٗدمُت تہٕ لِہزا کٔرِتھ بہٕ چھُس نہٕ یژھان میٲنۍ اولاد گژھن یِم چیٖز یہِ سفر کَرٕنۍ تہٕ بیٚیہِ چھُ مےٚ یِہے شوق پَنٕنۍ بَچہِ اَصٕل تٲلیٖم دِنۍ تِمن تٕم اَصٕل اِنسان بَناؤنۍ یِمن سوسایٹی منٛز عیزت روزِ تہٕ تِم گژھن پَنٕنۍ سوسایٹی سٔرو کَرٕنۍ تہٕ یہے چھِ وۄنۍ ییٚتہِ اور خاب